اسلامُ علیکُم اَگر أسۍ فَرق وٕچھو پرانٮ۪ن سانگَن تہٕ أز کٮ۪ن سانگَن دَرمیان کیاہ چھُ سُہ چھِ یہِ یِم نٔے سانگٕس چھِ ماڑٲرٕنۍ میوزِک یُس چھُ سُہ چھُ آسان مطلب تَتھ مَنٛز چھِ آسان سیم ساٹ آف بیٹٕس ٹیمپو تہٕ سِٹایل ماڑٲرٕنۍ سانگَس مَنٛز چھِ آسان یۄس آواز چھِ آسان سۄ چھِ آسان سیم مطلب بیٚیہِ چھےٚ سۄ آسان زیادٕ کَمپیوٹَرایزٕڑ تہٕ وۄن اَگر أسۍ وُچھو یِم اولڑ سانگٕس اولڑ میوزِک چھُ سُہ چھُ آسان واریاہ زیادٕ یُنیٖک سُہ چھِ آسان مطلب یُس تَتھ آرِجِنَل چھُ آسان تَتھ سانگَس سُہ چھُ مطلب تِم تِتھ پٲٹھۍ چھُ تِمَن مَنٛز سُہ یِوان ہاونہٕ تہٕ اولڑ میوزِک یُس چھُ تَمیُک سِٹایل چھِ آسان مطلب کٲنٛسہِ شَخصَس پٮ۪ٹھ چھِ سُہ آسان پراپَر کانٛسہِ اِنڑِجِوَلَس پٮ۪ٹھ چھُ سُہ آسان یِتھ کٔنۍ تَتھ آٹِسٹہٕ چھُ گٮ۪وان تَمہِ سۭتۍ چھُ باسان برابَر یہِ چھُ أمۍ سٕنٛز لایِف سِٹوری مطلب وَنان تہٕ أز کٮ۪ن سانگَن مَنٛز چھُنہٕ تیُتھ مطلب مَزٕ یِوان کیٚنٛہہ یُتھ پرانٮ۪ن مَنٛز چھُ تہٕ مےٚ چھِ واریاہ زیادٕ پَسند پرٲنۍ سانگ اولڑ سانگٕس چھس واریاہ زیادٕ پَسند کَران